ہیٚلو اسلامُ علیکُم تُہۍ چھِو حَظ وازٕ اَسہِ حظ چھِ ژٔنٛدٕوارِ دۄہ پارٹۍ حظ مگر چھُو تۅہہِ رنُن دۄن ہتن لوٗکن تام اَہَن حَظ آ چَلو شُکریہ